اگر أسۍ کَتھ کَرو ییٚلہِ تہِ کَلہٕ دود چھُ کَران تہٕ أسۍ چھُو کَران کٲم کٔشیٖرِ منٛز چھُ اَکثر نُن چاے دِوان نُن چاے منٛز چھُ أسۍ تیز نُن چاے تَتھ چھِ دۄد تھوڑا کَمٕے ترٛاوان ییٚمہِ سا کَلَس آسہِ دود تہٕ سُہ چٮ۪نہٕ پَتہٕ چھُ کَلَس گژھان پانَے فَرق تہٕ